اَسلامُ علیکُم مےٚ کَریو آرڈَر ییٚمہِ پیٹھٕ یہِ پروڈَکٹ ماوُتھ واش امیُک رِزَلٹ آو اصل امہِ سۭتۍ مِلیے مےٚ واریاہ بیٚنِفِٹس امہِ سۭتۍ مے مِلیے مےٚ واریاہ پھٲہِدٕ یُس یہِ ماوُتھ واش اوس امہِ سۭتۍ اوس نہٕ مَطلَب یُس اِنسان سٕنٛز برٛیتھ چھِ آسان یہِ مٕشک چھُکھ آسان امہِ سۭتۍ اوس امہِ ماوُتھ واش سۭتۍ سُہ مَطلَب فریٚش اوس سُہ مےٚ روزان امہِ سۭتۍ سُہ یہِ اوس کٲم کران یَتھ مَنٛز یہِ بیٚکٹیٖریا یِم چھِ یِمَن اوس یہِ کِل کَران تہٕ مےٚ اوس نہٕ دَنٛدَن تہٕ پرابلم گَژھان کینٛہہ امہِ سۭتۍ ٲسۍ واریاہ شاینِنٛگ میانٮ۪ن دَنٛدَن یِوان تہٕ امیُک رِزَلٹ آو واریاہ رُت بیٚیہِ اوٚن یہِ ڈیٚلؤری بایَن گَرٕ تہِ مَطلَب تٔمۍ اوٚن یہِ ٹایمَس پیٹھ یۄس اتھ ویلِڈِٹی ٲس سۄ ٲس اصل ٹایمَس اتھ مَنٛز اوس سہِ مَطلَب تَتھ درٛاو مےٚ سیٚٹھاہ ٹایم تہِ مَطلَب اتھ مَنٛز ٲس نہٕ کانٛہہ چیٖٹ کینٛہہ اتھ مَنٛز اوس نہٕ کَمٕے کینٛہہ پھار ایٚگزامپل اگر اتھ مَنٛز دہ ایٚم ایٚل تِمو ہوومُت اوس تمہِ ساتہٕ اتھ مَنٛز اوس مےٚ بَرابَر تیوٗتاہ مےٚ باسیٚو یہِ واریاہ رُت پروڈَکٹ گوٚو یہِ میانہِ خٲطرٕ واریاہ پھٲہدٕ مَنٛد ثٲبِت تہٕ یُس یہِ ماوُتھ واش پروڈَکٹ مےٚ امہِ پیٹھٕ اوٚن تہٕ یہِ پیٚو مےٚ واریاہ کَم ریٹَس مےٚ کَرے یہِ بازرٕ تہِ معلوٗم یہِ پیٚو مےٚ تَتہِ واریاہ زیادٕ درٛوٚگ تہٕ پَتہٕ کوٚر مےٚ یہِ آرڈَر یَتھ پیٹھ تہٕ امیُک پھٲیدٕ آو مےٚ واریاہ رُت